ڈرایور صٲب بہٕ کھٕژٕس راتھ راتھٕچ کَتھ چھُ بہٕ ٲسٕس کالیج تہٕ اَسہِ اوس کالجہِ اکھ فنگشن ییٚمہِ کہِ وجہہ سۭتۍ اَسہِ کالجہِ گے واریاہ زیادٕ ژِیٖر چھُٹی تہٕ أسۍ درایہِ کالجہِ تقریٖباً شیٚیہِ بَجہِ بہٕ چھَس پران شہرٕ تَتہِ پٮ۪ٹھ چھُ اَسہِ تقریٖباً میٲنِس گرَس تامَتھن ڈاے گنٹُک صَفر تہٕ مےٚ کٔر تَتہِ پٮ۪ٹھ اکھ کیب بُک تہٕ ییٚلہِ مےٚ گٲڈۍ کٔر بُک تہٕ بہٕ وٲژَس تَتھ بہٕ تَتھ یُس ڈرایور اوس یُس تَتھ چلاوان اوس سُہ اوس واریاہ زیادٕ اَصٕل تہٕ رُت اِنسان تِکیازِ راتُک وقت اوس تقریٖباً آسہٕ سَتھ بَجیمژٕ سَتھِ بَجہِ کھٔژس بہٕ تَتھ گاڈِ تہٕ مَگر سُہ اوس واریاہ اَصٕل ڈرایور تہٕ مےٚ کَرنوو سُہ گرِ کٮ۪ن سۭتۍ تہِ کَتھٕ تہٕ تٔمۍ تہِ دوٚپ مےٚ کہِ گوبرا گابراونٕچ چھےٚ نہٕ کانہہ کَتھ تہٕ أسۍ تراہوتھ ژٕ گرٕ ٹھیٖک پٲٹھۍ وارٕ تہٕ کارٕ تہٕ پَتہٕ دارے أسۍ تَتہِ پٮ۪ٹھ تِکیازِ بہٕ چھَس روزان بارامولہ أکِس گامَس منٛز تٔمۍ ترٲونَس بہٕ برابر پنٕنس گرٕکِس گیٹس پٮ۪ٹھ سُہ اوس واریاہ رُت تہٕ اَصٕل اِنسان تہٕ بہٕ چھَس سٮ۪ٹھاہ سٮ۪ٹھاہ شُکُر گُزار أمۍ سٔنز یوٗتاہ رَحم دِلی ہُنٛد